یۄس یہِ کَتھ چھِ مطلب کوسچھن چھُ کُکِنٛگ خٲطرٕ کُکِنٛگ جاب خٲطرٕ یہِ چھِ واریاہ غلط تِکیٛازِ برٛوٗنٛٹھمہِ زمانَس منٛز ٲس مطلب کٲمہِ یِوان ڈِسٹرٛبوٗٹ کَرنہٕ مردَن ہٕنٛز کٲم ٲس اَکھ زنانَن ہٕنٛز کٲم ٲس بیٛاکھ تِکیٛازِ مرد ٲسۍ نٮ۪بر کٲم وٲم کَران موٚزوٗر ووٚزوٗر کَران زنان ٲس آسان مخصوٗص تھاونہٕ خٲطرٕ کمہِ رننہٕ خٲطرٕ کِچن کامہِ گٔر کامٮ۪ن ہٕنٛدَِ خٲطرٕ وُنکٮ۪ن چھُ سُہ زمانہٕ وُنکٮ۪س چھُ مطلب اَگر زنانَن ہُنٛد کھۅتہٕ چھِ وُنکٮ۪س مردٕے کُکِنٛگ کَران بیٚیہِ وۅنۍ مان ژٕ زنانَن ہٕنٛدِ کھۅتہٕ کم چھُ ٹایم تہِ دِوان رننَس تِکیٛازِ اَگر أسۍ مان ژٕ یوٗکُن وُچھو کیٛازِ برٛونٛٹھ ٲس دپان مطلب زنان چھ مخصوٗص گَرٕ کامہِ ہٕنٛد خٲطرٕ وُنکٮ۪س چھُ سُہ زمانہٕ وُنکٮ۪س چھِ زنان برابر مۅہنِوۍ کٲم تہِ کَران جاب تہِ کَران باقٕے کامہِ تہِ کُکِنٛگ تہِ تِکیٛازِ مرد تہِ چھ کَران وُنکٮ۪س کُکِنٛگ تہِ اَگر أسۍ مطلب خانٛدر چھُ آسان وازٕ چھِ أسۍ مطلب أسۍ چھِ وازٕ انان مطلب تِژھ تہِ چھ زنانہٕ تِم چھِ برابر وازٕ سِیُن تہِ رنان یا اَسہِ چھِ مطلب یم بٲے چھِ یم چھ پرنہِ گژھان دوٗر دراز مُلکن منٛز گَژھان پرنہِ تَتہِ چھ یِم مطلب تِمن چھِنہٕ موج بیٚنہِ تور سٍتۍ آسان کیٚنٛہہ تِم چھ مطلب کُکِنٛگ پانے کَران بیٚیہِ چھِ تِم واریاہ کم ٹایم تہِ دِوان بیٚیہِ چھِ واریاہ اَصٕل تہِ رنان تِکیٛازِ میٚہ تہِ چھِ بٲے زٕ گَرِ اَگر نہٕ کُنہِ ساتہٕ آسہِ میٛانہِ ماجہِ تھوڑا صحت آسٮ۪س نہٕ ٹھیٖک مطلب تِم چھِ پانے رنان بیٚیہِ واریاہ اَصٕل رنان ییٚتہِ وُچھو أسۍ مطلب بٔڈن بٔڈن ریسٹورنٛٹن منٛز تتہِ چھِ آسان مطلب کُکِنٛگ کَران تِم چھِ مردٕے یوت آسان تِم چھ آسان مردٕے یوت تِکیٛازِ وُنکٮ۪ن چھُ سُہ زمانہٕ وُنکٮ۪س چھ زنان تہٕ مۅہنٮ۪و یم چھ برابر پکان یم چھِنہٕ ہُو مطلب زنانہِ تھاوٮ۪ن أنٛدرٕ کٔنۍ یہِ ٲس برٛوٗنٛٹھمہِ زمانس منٛز ییٚتہِ اَگر خانٛدر کَرو مطلب دپان برٛوٗنٛٹھمس زمانس منٛز ٲسۍ خانٛدر کَران کورِ تٔمِس ٲس پَتہٕ تھاوان مطلب کیٚنٛہہ سُِین رنُن وُچھو أمِس تگیٛاہ رنُن تہٕ مان ژٕ کُکِنٛگ تہِ چھِ أکِس زنانہِ ہٕنٛدِ خٲطرٕ مان ژٕ واریاہ بہتر تِکیٛازِ أسۍ چھِ صُبحس وۅتھان مٔنٛزۍ چھُ آسان مطلب کٲنٛسہِ بٲژس آسہِ دود آسہِ کیٚنٛہہ آسہِ مطلب بوے آسہِ خانٛدار آسہِ مول آسہِ سُہ چھُ صُبحٲے وۅتھان تھاوِس رایس کُکرس سُچ دِتھ پتہِ چھُ آسان زنانہِ یہِ کامہِ مطلب ڈیوٹۍ چھِ آسان گَژھُن یم چھ تتہِ چاے تہِ بناوان پانے پرٛتھ کیٚنٛہہ کَران پانے وُنکٮ۪س چھِ برابرۍ آمٕژ مردس تہٕ زنانہِ منٛز وُنکٮ۪س چھِنہٕ ہُو کیٚنٛہہ وُنکٮ۪س چھ برابر ہُو یۄس کٲم زنانہِ ہٕنٛز آسہِ سُہ کَرِ مرد تہِ یۄس مردٕ سٕنٛز کٲم آسہِ سۅ کَرِ زنان تہِ وُنکٮ۪س چھُ یہِ زمانہٕ ہُو مطلب وُنکٮ۪س چھِ سیٚم پکان وُنکٮ۪س چھِنہٕ مان ژٕ ہُو تھوٚومُت کیٚنٛہہ مطلب زنانہِ اَکھ کٲم تہٕ مردس گٔیہِ بیٛاکھ کٲم مگر کُکِنٛگ تہِ چھِ کُکِنٛگ چھ یہِ چھِ واریاہ مطلب اَصٕل آرٹ کا کانٛہہ چھُ آسان مطلب کُکِنٛگ منٛز تٔمِس چھُ آسان مان ژٕ یہِ اڑٮ۪ن ییٚتہِ چھُ مان ژٕ کورٮ۪ن ہٮ۪مو خانٛدر کَرُن تتہِ چھُ پتہٕ آسان مطلب گۅڈٕنٮ۪تھ چھِ أمِس مالِنۍ ہیٚچھناوَن کیٛازِ أمِس گَژھِ کُکِنٛگ تگٕنۍ سُہ اَگر خبر ڈاکٹر تہِ آسہِ کیٚنٛہہ تہِ آسہِ تٔمِس چھِ وٲروِس منٛز کُکِنٛگ کَرٕنۍ تِکیٛازِ یہِ چھُ واریاہ اَصٕل آرٹ